السلام علیکُم وعلیکُم سلام الحمدُاللہ آ بِلکُل تُہۍ کٕم اچھا اچھا ٹھیٖک اچھا اچھا اچھا اچھا اَدٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ تُہۍ ترٛٲوزیٚو لیٖو تُہۍ کٔرِۍزیٚو لیٖو سَبمِٹ تہٕ کیٚنٛہہ چھُنہٕ آ آ بٕے چھُس بٕے چھُس آ آ آن با بہٕ ہیٚکہٕ سمجِتھ تُہۍ کٔرۍزیٚو کٲم کیٚنٛہہ چھُنہٕ تُہۍ تھٲوزیٚو کٔرۍزیٚو لیٖو ویٖو تھٲوزیٚو لیٖکھِتھ پتہٕ کٔرۍزیٚو أنۍزیٚو تُہۍ سکوٗل لیٖو ییٖتہِ ہَن دۄہَن أمِس گرِ چھُ بِہُون تہٕ ہَے کیٚنٛہہ چھُنہٕ بہٕ کرٕ ایٚکسَپٹ سُہ لیٖو آ پران چھُ ٹھیٖک ٹھاک وۅنۍ گوٚو تیٛوٗتاہ دِل تتیٚن چھُس نہٕ لگان پَرنَس سۭتۍ کیٚنٛہہ شاید چھُ آسان مَٹر مستی کران گَرِ آ آ تُہۍ ہٲوۍہوٗن یہِ اَصٕل کانٛسہِ ڈاکٹرس نِش پتہٕ چھِ یورٕ چھِ کلاس تہِ مِس گژھان یہِ چھِ گژھان پتہٕ زیادٕ مُشکِل یِمَن بچن خٲطرٕ پتہٕ چھِنہٕ یِم ہیٚکان پتہٕ تِتھٕ کٔنۍ پٔرِتھ تہِ نہٕ کِہیٖنٛۍ ییٚلہِ نہٕ گۄڈیُک پوٚرکھُے آ یہِ چھُ سورُے أمِس ایٚپس یہِ چھُ آسان ایٚبسَنٹ زیادٕ تَر تہٕ اَمہِ وجہہ سۭتۍ چھُ أمِس آسان مارٕکس تہِ کم بیٚیہِ چھِ بیٚیہِ ییٚلہِ نہٕ گَرِ تہِ نہٕ پوٚرُکھ تِتھٕ کٔنۍ تہٕ تَمہِ حِسابہٕ تٔمی وجہہ سۭتۍ اگر یہِ زیادٕ بیٚمار چھُ یہِ تہٕ تُہۍ کٔرۍزیو کٲم تُہۍ سوٗززیٚو کانٛسہِ ہیٚتھ لیٖو تہٕ بیٚٹَر گَژھِ یہِ اگر تُہۍ پانہٕ تہِ یِیِو آ آ آ بہٕ تھاو سُہ بہٕ تھاو سورُے کیٚنٛہہ ؤنِتھ مگر لیٖو چھِ مَسٹہٕ اگر نہٕ تُہۍ لیٖو تھٲوِو تہٕ بہٕ کِتھٕ کٔنۍ ہیٚکہٕ أمۍ سٕنٛز لیٖو کٔرِتھ اورٕ سَبمِٹ یہِ ہیٚکہِ پتہٕ یہِ سِٹرِک آف تہِ گٔژھِتھ آ بِلکُل تُہۍ أنۍ زیٚو وعلیکُم السلام